ہیٚلو سر بہٕ حظ چھس واریاہ شُکر گُزار تُۂنٛز تُہنٛدِ کمپنی ہُنٛد یِمہٕ یٖتیاہ اَصل چیٖز چھ بناوان اَسہِ حظ اوس تۄہہِ نِش یہِ چیٖز آڈر کوٚرمُت یہِ حظ درٛاو واریاہ اَصل أسۍ حظ أسۍ واریاہو ؤرۍ یو پٮ۪ٹھ تُۂنٛدۍ چیٖز یوٗز کران تُۂنٛد کمپنی ۂنٛدۍ یِم چوٗز چیٖز اِستِمال کران اَز حظ کریاو اَسہِ تُہنٛدِ کمپنی ہُنٛد لیپ ٹاپ یوٗز یہِ حظ باسیو اَسہِ واریاہ اَصل چاہے أسۍ اگر امہِ چہِ ہاڈویرٕچ کتھ یا اگر أسۍ أمیُک سافٹہٕ ویر وٕچھو دۄنوے چیٖز ہسا چھ واریاہ اَصل یہِ حظ چھُ واریاہ زیٛادٕ اَصل فنکشن کران اَتھ حظ یُس ہاڈویر چھُ سُہ تہِ چھُ اَصل تتھ تہِ چھُنہٕ زیٛادٕ فُٹنُک خطرٕ کہیٖنۍ یا سافٹ ویر تہِ چھُنہٕ اَتھ جلدی خراب گژھان کہیٖنۍ یِم اَتھ پروڈکٹ چھ تِم حظ چھ آرجِنل یُس تہِ اَتھ کانٛہہ چیٖز چھُ لأگِتھ سُہ چھُ آرجِنل یا اگر أمِچ فنکشن ۂنٛز کتھ کرو أسۍ سُہ تہِ حظ چھ واریاہ اصل فنکشن دِوان یہِ حظ چھُ سون ٹایم بچاوان یِتھ پٲٹھۍ باقی کیٚنٛہہ کمپیوٗٹر چھ کیٚنٛہہ لیپ ٹاپ چھ یِم ٹایم چھ نِوان زیٛادٕ تَتھ کمپیرِزنس منٛز چھُ یہِ کم ٹایم نِوان أسۍ حظ أسۍ پٔتۍ میو واریاہو ؤرۍ یو پٮ۪ٹھ کران تُۂنٛدۍ پروڈکٹ یوٗز اَسہِ اوس و بروسہٕ آمُت تُۂنٛدِ کمپنی پٮ۪ٹھ وۄنۍ یَنہٕ پٮ۪ٹھ اَسہِ یہِ لیپ ٹاپ یوٗز کوٚر تنہٕ پٮ۪ٹھ حظ آو اَسہِ زیٛادٕ بروسہٕ تُہنٛزِ کمپنی پٮ۪ٹھ وۄنۍ ییٚمہِ ساتہٕ تہِ اَسہِ کانٛہہ تہِ چیٖز ضروٗرَت آسہِ یُس تُہُنٛد کمپنی آسہِ اَسہِ اویلیبل تھاوان أسۍ آسو کوٗشِش کران کہِ أسۍ آسو تُہنٛدِ کمپنی ۂنٛدۍ پروڈکٹ نِوان تِکیٛازِ اَسہِ حظ آو واریاہ زیادٕ بروسہٕ تُہنٛزِ کمپنی پٮ۪ٹھ تُہنٛدۍ یِم پروڈکٹ أزیُک تام اَسہِ یوٗز کٔرۍ یہِ وٕچھنہٕ پتہٕ اَسہِ حظ آو اَتھ پٮ۪ٹھ واریاہ زیٛادٕ بروسہٕ اگر اَسہِ کُنہِ تہٕ ساتہٕ کأنٛسہِ دوستس کأنٛسہِ ہمسایس رِشتہٕ دارس آسہِ یِہے چیٖز آنُن أسۍ کرو تِمن سجسٹ أسۍ ونو تِمن کہ تُہۍ أنو اَمی کمپنی ہُنٛد یۄہے پروڈکٹ یہِ باسیو اَسہِ واریاہ زیٛادٕ اَصل اَتھ اگر اَسہِ ریٹِنگ آسہِ دِنۍ أسۍ چھ اَتھ فایو سِٹار ریٹِنٛگ دِوان یہِ حظ چُھ واریاہ اَصل پروڈکٹ